مےٚ چھُ اَکہِ دۄہ اکھ پروڈَکٹ ہیوٚتمُت تتھ اوس ناو یہِ چھُ پروڈَکٹ اکھ مےٚ ہیوٚتمُت سُہ اوس سویٹَر سویٹَر یُتھُے مےٚ یہِ ہیٚژ اَمہِ پَتَن گٔے کٲم اتھ پیٚٹھ کٔر مےٚ یہِ کیاہ چھِ وَنان اتھ یُتھُے مےٚ یہِ سویٹَر ہیٚژ تہٕ اتھ گے کٲم یہِ دراے واریاہ اصل پازٹِو اتھ ایٚکسپیٖریَنس مِلے مےٚ امِچ یہِ کِتھ کنۍ دراے اصل امیُک یُس کَپَر اوس کاٹَن اوس یہِ اوس کاٹنُک کَپَر تہٕ یُتھُے مےٚ یہِ وٕچھ یُتھُے بہٕ مےٚ یہِ لٲجۍ تہٕ یُتھُے گۄڈنیٚتھے یُتھُے مےٚ یہِ أنۍ یہِ باسے مےٚ مَطلَب باقیَو کَپرَو نِش تھوڑا ڈِفرَنٹ پَتہٕ یُتھُے مےٚ یہِ لٲج تہٕ اَمِچ یُس ایٚکسپیٖریَنس باسے مےٚ امیُک یُس باقیَو کَپرَو نِش وٕچھ مےٚ سُہ وٕچھ مےٚ اصل باقیَو کَپرو نِش وٕچھ مےٚ یہِ واریاہ زیاد ٹھیٖک ریٹَس تہِ تہٕ واریاہ زیادَن ٹھیٖک وٕچھ مےٚ یہِ تِمَن نِش اتھ یہِ وٕشنیر تہِ تہٕ امہِ پَتہٕ گے کٲم سُویٹَر لٲگتھی کٔر مےٚ کٲم سُویٹَر لٲگتھی کٔر مےٚ کٲم گووُس بہٕ فرنڈَس نِش یُتھُے مےٚ امِس نِش مےٚ یہِ نِی امس ؤنۍ مےٚ امِچ تھوڑا بہت خٲصیت تہٕ أمۍ تہِ کوٚر ایٚپرِشِییٹ أمۍ تہِ ووٚن دۄپُن ہے سۄ چھِ اصل تہٕ أمۍ تہِ ہَسا لٲج یہِ أمۍ تہِ ہسا أمۍ تہِ ہسا أنۍ یِم امہ کَمپنی ہُنٛد یہِ پروڈَکٹ أمۍ أمۍ تہِ سا کوٚر یہِ ٹرے یُتھُے أمۍ یہِ ٹرے کوٚر تہٕ امس تہِ ہَسا باسیوو یہِ پَننہِ جایہِ ٹھیٖک تہٕ ٹھیٖکھ کٔر أمۍ کٲم أمۍ تہِ ہسا لٲگۍ پَتہٕ نٔے نٔے أمۍ تہِ ہسا لٲگۍ پَتہٕ اصل اصل چیٖز اَمہِ کَمپنی ہٕنٛدۍ اَنٕنۍ تہٕ یِتھے کنۍ ہَسا باسیو مےٚ یہِ ہَسا باسیو مےٚ یہِ ٹھیٖکھ باقیو نِش باقیو کَپرو نِش ہَسا باسیو مےٚ یہِ باسیو مےٚ ٹھیٖک تہٕ بہٕ چھُس باقیَن تہِ کَران اَز رِکَمنڈ زِ تُہۍ أنِو سا یہِ تُہۍ کٔرِو سا یہِ ٹرے یہِ ہَسا چھُ ٹھیٖک یہِ ہَسا چھُنہٕ غَلَط کِہِیٖنۍ یہِ ہَسا چھُ اکھ ٹھیٖک پروڈَکٹ یہِ ہَسا چھُ اکھ اصل پازٹِو ریٚسپانس دِوان یِم اَمِکۍ پروڈَکٹ ہَسا چھِ اکھ پازٹِو یہِ ہَسا چھُنہٕ غَلَط کِہیٖنۍ اِتھے کیٚنیٚتھ باقین تہِ کوٚر مےٚ اتھ رِکمنڈ باقیَن تہِ ووٚن مےٚ دوٚپمَکھ تُہۍ وٕچھِو ییٚمِکۍ پروڈَکٹ أمِکۍ پروڈَکٹ وٕچھو سا یہِ وٕچھو سا یہِ چھا ٹھیٖک کِنہٕ بٕیہِ چھُس وَنان یہِ چھُنہٕ غَلَط تہٕ تِمو تہِ وٕچھ واریَہو وٕچھ بیشَک یہِ دراو اصل پروڈَکٹ یہِ چھُنہٕ خَراب کِہیٖنۍ پروڈَکٹ گوٚژھ اَصلے نیرُن پَتہٕ چھُ اِنسان تَتھ پٮ۪ٹھ تھوڑا بہت اِنسانَس چھُ روزان تیٚمیُک تیٚمیُک سُہ اکھ یاد یاداش چھِ روزان ٹھیٖک ٹھاک اِنسان چھُ دَپان نَہ ٹھیٖک یہوٚے چھُ ٹھیٖک یہوٚے چھُ اصل یُہوٚے بہٕ ہَسا چھُس سارنی کَران رِکَمنڈ یہِ پروڈَکٹ واریاہ واریاہ گٔژھۍ یِن تم گٔژھۍ یہِ پروڈَکٹ کَرٕنۍ اِستعمال پروڈَکٹ اِستعمال کٔرِتھ ہَسا گَژھِ سُہ تِمَن ایٚکسپیٖریَنس پَتہٕ شیر کَرٕنۍ پَتہٕ پَنٕنۍ یہِ ایٚکسپیٖریَنس کِژھ روٗز تِمَن اَگَر اصل روٗزٕکھ تہٕ تیٚلہ گٔژھۍ تِم پَتہٕ شیر کَرٕنۍ سۄ پَنٕنۍ اصل ایٚکسپیٖریَنس یہِ پروڈَکٹ چھُ ٹھیٖک تمہِ کِن چھُ اتھ پازٹِو ایٚکسپیٖریَنسی تابحال با بہرحال بہٕ چھُس نہٕ بہٕ ہیٚکہٕ نہٕ بیٚکِس ویٚنِتھ ژٕ لاگ سا ژٕ کر سا یہِ اِستعمال اَلبَتہ بہٕ ہَسا ہیٚکَن تمس سَجَسشَن دِتھ بہٕ ہَسا ہیٚکہٕ تمِس یوٗتاہ ؤنِتھ ژےٚ اگر ژٕ اوٚتَن تام یہِ اِستعمال اوسُکھ کَران یہِ پروڈَکٹ وۄنۍ کَرسا ژٕ ہُہ پروڈَکٹ اِستعمال سُہ وٕچھ سا اتھ مَنٛز چھا کانٛہہ فَرَق اگر فَرَق چھِ کۄس فرَق چھِ سۄے فَرَق چھَ یُس بہٕ وَنان اوسُس کِن اَپُز چھُ بیشَک نیرِ تمِس اکھ پازٹِو فَرَق تتھ مَنٛز یِیَس نَظرٕ تمس یِیہِ اکھ پانے پَننِس پانَس مَنٛز پانے سُہ اکھ سُہ اَتھِ پَنُن سُہ اِمیج اَکھ باسہِ تمس تمس یی پانے سمج نَہ پٔزۍ پٲٹھۍ ہَسا چھُ یہِ اکھ اصل چیٖز یہِ نَسا چھُنہٕ غَلَط کِہیٖنۍ بیشَک ہَسا چھُ یہِ ٹھیٖک چیٖز یہِ نَسا چھُنہٕ غَلَط چیٖز کِہیٖنۍ حَقیقَتاً اوسُس نہٕ گۄڈٕ یَژھان اوسُس نہٕ گۄڈٕ اوس نہٕ مےٚ امیُک کَہٕنۍ ٹینشَن یہِ کِہیٖنۍ زِ تہِ آسہِ غَلَط پَتہٕ ییٚلہِ مےٚ وار وار وار وار اَمِچ یہِ ایٚکسپیٖریَنس بَڑے اَمِچ امیُک یہِ وٕچھ پَتہٕ باسیو مےٚ نہَ یہِ ہَسا چھُ ٹھیٖک غَلَط نَسا چھُنہٕ کینٛہہ حَقیقَتاً یہِ چھُ اصل واریاہ اصل پروڈَکٹ یہِ چھُ لَگان لَگان کیاہ چھُ یہِ ہر کانٛہہ گوٚژھ یہِ اِستعمال کَرُن ہر کٲنٛسہِ گوٚژھ یہِ اِنسانَس گوٚژھ یہِ یُن سمج نَہ یہِ پروڈَکٹ چھُ اصل پروڈَکٹ اصل سۭتۍ سۭتۍ گوٚژھ اِنسانَس باسُن نَہ مےٚ ہَسا پَزِ یہِ اِستعمال کَرُن پَننہِ لایفہِ مَنٛز پَزِ یہِ رِکَمنڈ کَرُن یہِ پروڈَکٹ یہِ پروڈَکٹِچ خٲصیَتَن زٲنِتھ کٔرِتھ پَزِ پَتہٕ اِنسانَس سُہ پَننِس پانَس مَنٛز سُہ سُدار اَنُن اَگَر یہِ بہٕ پروڈَکٹ اِستعمال کَران چھُس مےٚ کیاز کوٚر یہِ اِستعمال اَمِکۍ ڈرا کیاہ چھِ اَمِکۍ ایٚڈوانٹیجس کیاہ چھِ یِم چیٖز وٕچھِتھ پَتہٕ باقیَن لُکَن تہِ امِچ ایٚڈوایس دِن ایڈوایزٕ ایٚڈوایس دِنۍ زِ یہِ ہَسا چھُ اصل یہِ ہَسا چھُ خَراب یُتھ یہِ سُہ پروڈَکٹ آسہِ تِژھ تٔمِس تِژھ تِمہِ پروڈَکٹِچ ذِکر کَرٕنۍ لُکَن نِش یِتھے کنۍ چھُس بہٕ تۄہہِ برونٛہہ کُن کَران اَکہِ پروڈَکٹِچ ذکر بہٕ ہَسا چھُس وَنان نَہ یہِ چھُ پٔزۍ پٲٹھیٚن واقعی چھُ یہِ پروڈَکٹ اصل یہِ ہَسا چھُنہٕ غَلَط پروڈَکٹ کِہیٖنۍ ییٚلہِ یہِ پروڈَکٹ اصل دراو تیٚلی ووٚن مےٚ تیٚلی کٔر مےٚ کتھ اَمِچ اَگَر نہٕ یہِ اصل پروڈَکٹ آسہِ ہا درامُت کِہیٖنۍ بہٕ کَرہا نہٕ تۄہہِ برونٛہہ کَنہِ یہِ کتھ کِہیٖنۍ تَوے کٔر مےٚ تۄہہِ برونٛہہ کَنہِ یہِ کتھ مےٚ ووٚن تَوے تۄہہِ برونٛہہ کَنہِ یہِ زِ تہٕ پروڈَکٹ ایٚڈیڈاسٕکۍ پروڈَکٹ کٔرِو سا تُہۍ زیاد زیاد اِستعمال ایٚڈیڈاسَس ہسا چھِ تِم پروڈَکٹ یِم نَسا باقیَن کَمپنِیَن یِم اتھ ہسا چھِ سُہ میٚٹیٖریل یِم اِستعمال کَران یِم نَسا باقی کمپنی چھِ اِستعمال کَران کِہیٖنۍ اِسلیے چھُس بہٕ ایٚڈوایس دِوان باقیَن تہِ تُہۍ کٔرِو سا یہِ پروڈَکٹ اِستعمال زیاد کھۄتہ زیاد